أسۍ چھِ کَران واریاہ زیادٕ ٹیٚکنالٕجِیَن پؠٹھ بُروٗس تِکیٚازِ یُس أسۍ أزیُک دوٚر چھُ وٕچھان یہِ چھِ سٲرٕے ٹیٚکنِکَل دور اَگر أسۍ کَرو کَتھ فۄنٕچ أسۍ چھِ اَتھ پؠٹھ بُروٗس کٔرِتھ زِ سون یہِ چھُ سیف یا سون بیٚنٛک اکاوُنٛٹ چھِ أسۍ وٕچھان کہِ أسۍ چھِ با دَپان سون پونٛسہٕ تہِ چھُ سیف یُتھُے ییٚلہِ أسۍ بَروٚس کوٚر تیٚلے چھُ سُہ سیف تَتٮ۪ن اَگر نٕہ إسی بَروٗس کَرہو سُہ تہِ آسہِ نہٕ سیف کِہیٖنۍ نہٕ